وعلیکُم اَلسلام اَہن حظ ٹھیٖک تُہۍ چھِوا ٹھیٖک آ سٲری ٹھیٖک تُہۍ چھِوا سٲری ٹھیٖک اَہن حظ اَوا ؤنِو اۭں آ ییٚتہِ چھِ پرٛٮ۪تھ کُنہِ قٕسمہٕ قٕسمہٕ کِتاب اٮ۪ویلیبٕل تۄہہِ کَم چھِو ضوٚرَتھ اَسہِ چھِ کرٛیٖڈ چھِ زیادٕ پَہم أسۍ کٕنان بیٚیہِ چھُ اٮ۪س چان پَبلِکیشن زیادٕ پَہم چھِ أسۍ کریٖڈٕے کٕنان برٛین میڈ تہِ چھِو یُس تُہۍ نِیِو زیادٕ چھُ کِرٛیٖڈ یَتھ چھُ اَصٕل صاف آسان میٚٹیٖرِیل آ صُبحَن دَہ بَجے چھِ أسۍ کھُلاوان تۄہہِ کر چھُو یُن آ آ کیٚنہہ چھُنہٕ پَرواے کیٚنہہ چھُنہٕ پَرواے یِم کَلاس میٹ کیپہِ ویپہِ چاٹ واٹ تہِ مہ چھُو ضوٚرَتھ لایبٔری خٲطرٕ آ أسۍ چھِ پرٛٮ۪تھ کیٚنہہ چیٖز تھاوان اَدٕ تِم تہِ مِلَن کیٚنہہ چھُنہٕ پَرواے کیٚنہہ چھُنہٕ پَرواے تِم تہِ تھاوَو اچھا اَدٕ کیٚنہہ چھُنہٕ پرواے ییٚتہِ چھِ سٲری سکوٗل لَ گ بگ چھِ ییٚتہِ سٲری سکوٗل نِوان میٚٹیٖریَل اَچھا کیٚنہہ چھُنہٕ پَرواے تُہۍ کَمہِ ساتہٕ یِیِو اچھا اچھا کیٚنہہ چھُنہٕ پَرواے تُلِو اچھا تُلِو بِہِو خۄدایَس حَوالہٕ السَلام